ژوٚوُہ سَتھ زٕ ساس ژۄداہ اَٹھووُہ پانٛژھ زٕ ساس شُراہ نَو کاہ زٕ ساس اَرداہ پٕنٛژٕ شےٚ زٕ ساس اَکوُہ اَٹھووُہ زٕ زٕ ساس زٕتوٚوُہ